کٔشیٖرِ مَنٛز چھِ عِبادتَس سۭتۍ واریاہ رسمہٕ یِوان مناونہٕ یتھ مَنٛز ورثہٕ رۄہن پوش ختمہٕ شریٖف عیٖدِ میٖلاد بنٛڈار نَوروز صوفیان محفِل تہٕ محرم یم زیادٕ خاص چھِ ورثَس مَنٛز چھ سانیٚن بُزرگَن تہٕ اولیاہَن ہُنٛد دۄہ یِوان مناونہٕ اَمہِ دۄہ چھِ لوٗکھ زیارتَن پٮ۪ٹھ گَژھان تہٕ عبادت عبادت کران کیٚنٛہہ خاص اولیا یِہنٛدۍ دۄہ مناونہٕ چھِ یِوان تِمن مَنٛز چھِ ریٚشمٲلۍ صٲب سید سِمنان امیٖر کبیٖر شیخ نور الدیٖن نورانی تہٕ زٲنہٕ شاہ صٲب زیادٕ مشہور رۄہن پوش کہِ دۄہ چھِ لوٗکھ قبرِستانَن پٮ۪ٹھ گَژھان قبرَن پوش تہٕ آب چھَکان بیٚیہِ مولوی صٲبَس اَتھہِ دُعا مَغفرت کرناوان صوفی محفلہِ مَنٛز چھِ لوٗکھ پَننِس پیٖرَس سۭتۍ راتَس شب کران اتھ شَبَس مَنٛز چھِ صوفی بٲتھ یوان گیٚونہٕ تہٕ بیٚیہِ چھِ پیٖر پَننیٚن یمن مُریٖدَن اصلہِ اصلہِ نصیٖحت کران